گۄڈٕنٮ۪تھ حظ چھِ یِوان آنٛدھرا پَردیش تہٕ حظ چھِ یِوان بِہار تہٕ حظ چھِ یِوان گووا حظ چھِ یِوان کَرناٹکا حظ چھِ یِوان مٔدھیہ پَردیش حظ چھِ یِوان جموں اینٛڈ کَشمیٖر تہٕ حظ چھِ یِوان